اَسلامُ علیکُم وعلیکم سلام تُہۍ چھِو حظ ٹھیٖک د دانِش راج چھُو حظ اچھا تہٕ جِناب اَسہِ حظ اوس گژھُن اور پٮ۪کیج سَتن دۄہَن پٮ۪ٹھ چکرَس حظ اَسہِ چھُ گژھُن پہلگام چھُ گژھُن سرینگر سرینگر چھِ گژھُن سر سرینگر تہٕ زیادٕ پَہَن چھُ اَسہِ سرینگرَسٕے گژھُن اَتہِ چھِ یِم سٲلِم جایہِ چھِ اَسہِ چھِ یِمنٕے جایَن گژھُن پٔری محل اَہَن حظ آ اَہَن حظ آ مغل گاڈَن نِشاط پٔری مہ پٔری محل اَہن حظ آ اَہن حظ آ یِم سرینگرَس منٛز یِم آتہِ جایہِ چھِ سٲلِم درگاہ درگاہ شریٖف سرینگَس منٛز جایہِ چھِ اَتہِ آ ٹیوٗرِسٹ پٕلیس یِم چھِ تِم چھِ اَسہِ گژھُن تہٕ تُہۍ ؤنۍتو مےٚ أسۍ چھِ نَفر ستھ دَہ دَہَن دۄہَن پٮ۪ٹھ چھِ اَسہِ یہِ پٕلان گٲڑۍ حظ اِنووا حظ گٔژھ آسٕنۍ اَہن حظ آ اِنووا کِرٛسٹا ٹھیٖک تُہۍ کوٗتاہ چھِ دۄہس ہٮ۪وان نَفَرن سَتَن چھِ أسۍ ژور ساس ٹھیٖک اچھا یہِ چھُو تۄہہِ اَتھ گایڈَنٕس یہِ ہوٹَل ووٹَل سٲلِم ٹھیٖک سٲلِم سٲلِم دِیِو تُہی تَتہِ وٕچھو کَتہِ کمن جاین چھِ سرینگرَے اَسہِ کَرنہِ اَہن حظ آ سرینگرٕے چھِ اَسہِ کَرُن سِٹے زیادٕ پَہَم دٔ دٲچھ دٲچھ گام چھِ تھَونہِ زٕ دٲچھ گام چھِ تھاونہِ زٕ سِٹے دٲچھ گام پٔری محل چھِ تھاونہِ زٕ سِٹے اَہن حظ آ دٲچھ گام تہٕ پری محل زٕ سٹے سُہ چھُ تٔتی اَہن حظ سُہ چھُ ہوٹَل چھُنہٕ پَراے سُہ چھُنہٕ ہوٹل اَسہِ کُنہِ تہِ جاے مگر سِٹے چھِ کَرُن اَسہِ تور زٕ دۄہ چھِ تور گژھٕنۍ کوٗتاہ گژھِ اَسہِ تیٚلہِ پٔر ڈے یہِ کۄس اَسہِ گٲڑۍ کۄس حظ اَسہِ اِنووا

تیٚلہِ حظ گوٚو ٹھیٖک تہٕ ژور ساس چھِو تُہۍ وَنان ٹھیٖک آز کل چھُ بنٛدٕے آسان

ٹھیٖک ٹھیٖک تیٚلہِ کَرو أسۍ تۄہہِ پنٕنۍ ڈاکِمٮ۪نٹٕس سٮ۪نٛڈ تُہۍ کٔرِو لوکیٚشن پنٕنۍ سٮ۪نٛڈ سَدٲے سدہٲیمہِ سدہٲیمہِ تھٲیزیو بُکِنٛگ سٲنۍ اَدٕ حظ بِہِو خۄدایَس